یُس مےٚ دۄیِم چیٖز چھُ سُہ اوس میون دۄیِم چیٖز ماربَل گیس چوٗلہٕ یَتھ وَنان چھِ سُہ ماربَل کیُتھ چھُ او ییٚلہِ مےٚ اَنیو بہٕ اوسُس پنٛنہٕ جایہِ واریاہ خۄش زِ مےٚ اَنیو اَکھ اَصٕل چیٖز مگر مےٚ مَہ ٲس پَے یوٗتاہ بہٕ خۄش گوٚوُس تہٕ تَمۍ کھۄتہٕ زیادٕ گٔے مےٚ پَتہٕ پَریشٲنی سُہ کَمۍ سۭتۍ گٔے مےٚ پَریشٲنی یُتھُے اَسہِ ماربَل چوٗلہٕ لوگ گَرِ وٕنۍ آسَن نہٕ ژوٚوُہ گٲنٛٹہٕ تنہٕ گٔمٕتۍ بَرابر سُہ گوٚو آٹومیٹِکٔلی بَنٛد اِنسان چھُ دِوان رِگیوٗلیٹرَس نَظر رِگیوٗلیٹَر چھِ ٹھیٖک اِنسان چھُ یہِ آن کَران یہِ چھُنہٕ دَزٲنی خٲر یُتھ دیُتُس نظر اَپٲرۍ یَپٲرۍ تہٕ گوٚو ٹھیٖک پَتہٕ گٔے کٲم یُتھُے منٛزٕ کیٚنٛہہ تھوڑا ٹایِم بیٚیہِ گوٚو تَتھ گٔے بَٹَن خراب تِم آن آفٕکۍ بَٹَن گٔے تَتھ خراب ہورٕ اوس مگر اوٚنمُت سُہ نوٚو اَسے سُہ نوٚو اوٚن یُتھُے تَتھ وۄنۍ بَٹَن گٔے خراب پَتہٕ گٔے کٲم زِ شیرنٲوۍ اَسہِ بَٹَن گوٚو ٹھیٖک مگر منٛزٕ گوٚو کیٚنٛہہ ٹایمَہ تٔمۍ کوٚر گیس لیٖک یعنی کہِ کالہٕ چھُ تَتھ اَکھ تان گژھان خراب صُبَحس چھُ تَتھ بیٛاکھ تان گژھان خراب یوٗتاہ آوُس بہٕ تَمۍ سۭتۍ تنٛگ کانٛہہ حَدٕے چھِنہٕ مِثالٕکۍ طور پَر اَگر مےٚ سُہ ترٛٮ۪ن ساسَن رۄپیَن اوٚنمُت اوس مےٚ چھُ باسان مےٚ چھُ باسان مےٚ چھُ باسان وٕنیُک تان آسَن مےٚ تَتھ ترٛےٚ ساس رۄپیہِ لٔگمٕتۍ شیہرنَسٕے یٲتٮ۪س بہٕ چھُس منٛدچھان ییٚلہِ مےٚ تُکُن نَظر چھِ پٮ۪وان تِکیٛازِ سُہ چھِنہٕ کُنۍ دۄہ سیوٚد چلان کیٚنٛہہ مےٚ چھُنہٕ باسان وٕنیُک تام چھُ کانٛہہ دۄہ ییٚمۍ دۄہ نہٕ سیوٚد سُہ چلیو یَتھ وٕنۍکٮ۪نَس چھِ تَتھ تِژھ حالَت سُہ چھُ باسان سارٮ۪ن گیس چوٗلَن مول یہِ چھِ تَتھ حالَت وٕنۍکٮ۪ن باخۄدا چھِ یہِ پوٚز اگر تُہۍ ؤنِو بہٕ ہٮ۪کو تۄہہِ فوٹو گرٛیف تہِ ترٛٲوِتھ یعنی کہِ تَتھ چھِنَہ پٮ۪ٹھ کَنۍ تِم شیٖشہٕ کھنٛجہِ آسان تِم تہِ چھِ تَتھ وٕڈیمژٕ تہٕ مگر مےٚ چھِنہٕ تَران سَمجٕے تَتھ گٔے نہٕ وٕنۍ ترٛے رٮ۪تھ أنۍمٕتِس کالہٕ چھِ اَتھ اَکھ تان آسان خراب صُبحَس چھُ تَتھ بیٛاکھ تان آسان خراب کالہٕ چھِ اَکھ مٮ۪کنِک تَتھ اَکہِ اَنٛدِ دِوان نظر منٛزٕ چھِ دۄہَے گژھان تیار بیٛاکھ چھِ بیٚکۍ اَنٛدٕ دِوان حظ یہِ چھِ پوٚز تَتھ آسہِ ترٛےٚ چیٖز مگر مےٚ باسان سُہ اوس فٔضوٗلٕے اَکھ اوٚلو اوس اَتھ ٹایِم لَگان تَمۍ ساتَن تیار گژھنَس سُہ اوس ٹایمہٕ بَلایہ اَکھ دِوان یعنی کہِ اِنسان اوس نہٕ تَران سَمجٕے بیٚیہِ اوس یہِ گیس پَتہٕ زیادٕ یَلہٕ ترٛاوان بیٚیہِ اوس اَتھ لیٖک تہِ ہَمساے یُتھُے مےٚ وٕچھے کانٛہہ سُہ اور شیہرنہِ نِوان سُہ دَپان مےٚ ہاے ژےٚ اَنییَتھ نَہ یہِ راتھٕے اَتھ کیٛاہ گوٚو بیٚیہِ گَرِکٮ۪ن ٲس مگر پَے یہِ سہٕ اَنان أمۍ سُنٛد چیٖز اوس اَکھ اَصٕل چیٖز بَٹ تَمۍ کھۄتہٕ زیادٕ ووٚن تِمو دوٚپُکھ نہ ژٕ چھُکھ اَنان خراب چیٖز ؤنِو مےٚ تُہی بہٕ کیٛاہ کَرٕ اَگر مےٚ سُہ رۄپیَن ترٛٮ۪ن ساسَن اوٚن ترٛے ساس لٔگۍ مےٚ تَتھ شیہرنَس پٮ۪ٹھٕ بٔے کَرٕ تہٕ کَرٕ کیٛاہ یعنی کہِ سُہ چھُنہٕ کٕہۭنۍ تہِ مٮ۪کنِک مےٚ باسان میٛانہِ میٛٲنِس ایریاہَس منٛز ییٚمۍ نہٕ تَتھ نَظر دِژ اَکھ چھِ وال خراب بہٕ چھُس دَپان اَکھ ہُہ لَگان تَمۍ پٮ۪ٹھ واریاہ ٹایِم تَیار گژھنَس بیٚیہِ اوس نہٕ سُہ مےٚ باسان صحیح گیس چوٗلہٕ تہٕ کیٚنٛہہ تِکیٛازِ تَتھ لٔج مےٚ واریاہ رۄپَے تٔمی کھے مےٚ رۄپیہِ بَلایہ اَکھ بیٚیہِ ٹایِم تہِ ضایعہِ بیٚیہِ أکۍ سٕنٛز بیٚکۍ سٕنٛز پَتہٕ کَتھٕ تہِ اِنسان اوس پنٛنہِ جایہِ واریاہ کَران مےٚ سوٗنٛچ زِ مےٚ کوٚت کَرے یہِ غلطی